چاہے اَسہِ لۄکٕٹ عیٖد ٲسنۍ چاہے اَسہِ یہِ بٔڑ عیٖد ٲسنۍ یُس أسۍ عیٖد ہُند شُروٗعات چھِ کران سُہ چھِ أسۍ کُنہِ مٔدرِ چیٖز سۭتۍ کران کٔشیٖر منٛز چھِ أسۍ عام طور پَر یُس مٔدریر چھُ آسان سُہ چھُ أسۍ کَہوٕ ذریعہِ چیوان چاہے چھِ أسۍ بَناوان دۄدٕ کَہوٕ یا چھِ بَناوان کۄنگہٕ کَہوٕ کیٚنہہ اَگر نہٕ کَہوٕ چھِ بَناوان کِہیںۍ تِم چھِ صبُحٲے کھٮ۪وان کٔھزٔر کیازِ کہِ عیٖز ہنز شُروعات چھِ أسۍ کران مٔدرِ چیٖز سۭتۍ کھٔ زٔر چھِ تِم اَمہِ موٗجوٗب کھٮ۪وان کیازِ کہِ یُس کھٔزٔر کھیوٚن چھُ آسان سُنت رَسوٗل اللّٰہ صلی اللہ علیہِ وسلم چاہے لۄکٔٹ عیٖد ٲسِنۍ چاہے بٔڑ عیٖد ٲسِنۍ أسۍ چھِ اَتھ منٛز واریاہ سَبزی نہٕ کیٚنٛہہ سَبزی چھِنہٕ أسۍ رَنان کیٚنہہ واریاہ ڈِش چھِ أسۍ رَنان أسۍ چھِ رَنان اَتھ منٛز عیٖز دۄہ چھِ أسۍ رَنان کۄکُر چھُ رَنان میٖتھۍ ماز چھِ رَنان گۄشتابہٕ چھِ رَنان رِستہٕ چھِ رَنان یَخنۍ چھِ أسۍ رَنان عیٖز دۄہ واریاہ سَبزی چھِ أسۍ عیٖز دۄہ رَنان کیٚنٛہہ چھُ کۄکرَس دۄد لگان کیٚنٛہہ چھِ تَندوٗری چِکن کۄکُر بَناوان کیٚنہہ چھِ بزِتھ کۄکُر عیٖز دۄہ رَنان بیٚیہِ چھِ أسۍ اَتھ منٛز ماز چھ رَنان مازَس چھِ أسۍ واریاہ قٔسٕم بَناوان مَژراوانگن کۄرمہٕ چھِ أسۍ بَناوان دُپِیاز چھِ بَناوان دانہِ وَل کۄرمہٕ چھِ أسۍ عیٖز دۄہ بَناوان یُس أسۍ لۄکٔچہِ عیٖز دۄہ چھِ أسۍ اَنان دُکانَس پٮ۪ٹھ دُکان پٮ۪ٹھ ماز پُجۍ سٕندۍ دُکان پٮ۪ٹھ ماز لۄکٔچہِ عیٖز دۄہ مَگر ییٚلہِ بٔڑ عید چھےٚ آسان تَمہِ دۄہ چھِ أسۍ گرِ کران قۄربان پَتہٕ ییٚلہِ اسہِ یہِ قۄربان ماز چھُ آسان أسۍ چھِ تٔتھی بَناوان کیاہ تٔتھی چھِ أسۍ بَناوان واریاہ سِنۍ بیٚیہِ ییٚلہِ أسۍ قۄربان چھِ کران تٔمِس چھ نیران ژَروَن أندرۍ کِنۍ تَتھ چھِ أسۍ بَناوان کھوٚش ژوٚٹ پَتہٕ یُس أسۍ یہ کھوٚش ژوٚٹ چھِ بَناوان أسۍ چھِ یہِ گرِ بَناوان پَتہٕ چھِ أسۍ یہِ پَنٕنین ہمساین بٲغراوان یہِ کھوٚش ژوٚٹ تِم چھِ اَمہِ سۭتۍ خۄش ژھان بیٚیہِ چھُ آسان یہِ بیٚیہِ چھُ یُس یہِ قۄربان ماز چھُ آسان اَتھ چھُ واریاہ فٔضیٖلت آسان تہٕ اَتھ قۄربان مازَسس چھُ واریاہ فٔضیٖلت آسان یہِ چھِ أسۍ بٲغراوان أندۍ پٔکۍ عیٖز دۄہ چھِ أسۍ گۄڈٕ چھِ أسۍ صبُحٲے کَہوٕ چیوان تَمہِ پَتہٕ چھِ أسۍ بَتہٕ وَتہٕ کھٮ۪وان بَتس سۭتۍ چھِ اَسہِ واریاہ سِنۍ آسان تَمہِ پَتہٕ چھِ أسۍ بَتہٕ پَتہٕ چھِ أسۍ کیٚنہہ مٔدریر بیٚیہِ کھٮ۪وان تَتھ منٛز چھِ أسۍ پھرِن چھِ بَناوان حٔلوٕ چھِ بَناوان یا یا چھِ بَناوان أسۍ شیٖر قۄرمہٕ چھِ بَناوان سُہ چھِ أسۍ بَتَس پٮ۪ٹھ کھٮ۪وان عیٖز دۄہ چھِ أسۍ أکِس بیٚہِ کِس سُند گژھان چاہے لۄکٔٹ عیٖد آسِںۍ یا بٔڑ عیٖد ٲسِنۍ أسۍ چھِ گژھان پَنٕنین رِشتِدارن ہُند چھِ گژھان ماتامال چھِ گژھان ویسَن ہُند چھِ گژھان پرانہِ زَمانہٕ یِتھُے عیٖد ٲسۍ آسان چاہے لۄکٔٹ عیٖد ٲس آسان یا بٔڑ عیٖد ٲس آسان ییٚمہٕ زَنہِ ٲسۍ آسان تِم ٲسۍ ہُرۍ وَنان بَڑاوان ٲسۍ تِم آسان وۄنۍ چھِ نہٕ تِم چیٖز کہیٖنۍ وۄنۍ چھِ نہٕ تِم چیٖز کِہینۍ آز چھِ نہٕ أسۍ وَنون پَنوان کِہینۍ تہٕ نہ چھِ أسۍ ہُرۍ وُرۍ وَنان آز چھِ أسۍ عیٖز پٮ۪ٹھ أکِس بیٚیہِ کہِ سُند گژھان ماتامال چھِ گژھان پَنٕنین رِشتِدارَن ہُند گژھان عیٖدیان چھِ أسۍ أکِس بیٚیہِ کِس ہیوان یِم بٔڑ چھِ آسان تِم چھِ لۄکٹین عیٖدیانہٕ دِوان دہ رۄپییہِ چھِکھ دِوان وُہ رۄپییہِ چھِکھ دِوان یِمے چیٖز چھِ أسۍ پَنٕنہِ عیٖز دۄہ کران بیٚیہِ کھٮ۪وان چیوان چھِ أسۍ اَمہِ دۄہ اَصٕل اَصٕل کھٮ۪ن چھُ أسۍ اَمہِ دۄہ کھٮ۪وان واریاہ یِم چیٖز بَناوان اَمہِ دۄہ واریاہ ڈِشز چھِ أسۍ بَناوان پَتہٕ چھِ أسۍ پَنٕنین یِم اَسہِ رِشتِدار چھِ آسان یا ہَمسایہِ نَزدیٖک نَزدیٖک چھِ آسان تِمَن تہِ چھِ أسۍ یہِ بٲگراوان اَمہِ مںٛزٕ سِنۍ پیوٗت پیوٗنت تِم چھِ دَپان تۄہہِ کیاہ رونو آز سیُن أسۍ چھِکھ ونان اَسہِ بَنوو مَژروانگن کۄرمہٕ أسۍ چھِ تٔمَن مَژروانگن کۄرمہٕ سوزان اَگر تِمو چھُ آسان بنوومُت کیٚنہہ تیُتھ ڈِش یُس نہٕ اَسہِ آسہِ بنوومُت کِہینۍ تِم چھِ اَسہِ پَنٕنہِ منٛز سوزان چاہے تٔمَو یَخںۍ آسہِ بَنٲومٔژ تَبَکھ ماز آسیکھ بَنوومُت تِم تہِ چھ اَسہِ سوزان پَتہٕ ییٚلہِ اَسہِ بٔڑ عیٖد چھےٚآسان اَتھ منٛز چھُ آسان اَسہِ واریاہ ماز جمع کوٚرمُت أسۍ چھِ یہِ کران فریٖزرَن منٛز جمع یا ڈِفریٖزرن منٛز کران جمع تھاوان واریاہَس کالَس پَتہٕ چھِ أسۍ کران کٲم یِتھُے یِم مۄکلان چھُ تَمہِ پَتہٕ چھِ أسۍ اَتھ قۄربان بانَس اَتھ قۄربان مازَنس بَناوان واریاہ ویرایٹی چھِ أسۍ بَناوان اَتھ تُجہِ چھِ بَناوان کانتی چھِ بَناوان تُج کیاہ چھِ آسان تُج چھِ آسان ماز سُہ چھِ أسۍ تَتھ منٛز چھِ أسۍ مَسٲلیت تراوان زامہٕ دۄد چھِس تراوان پَتہٕ چھ ٲسۍ تھاوان یِتھے کَنۍ کُنہِ فرجَس منٛز چھِ أسۍ تھاوان یہِ أکِس دۄن گنٹَن تَمہِ پَتہٕ چھِ أسۍ یہِ کَڑان تہٕ بَناوان لاگان چھِ اَسہِ یہِ یِمن سیٖکَن منٛز چھِ أسۍ یہِ لاگان پَتہٕ چھِ أسۍ یہِ تینگلَن پٮ۪ٹھ بٔزان تہٕ کھٮ۪وان چھِ أسۍ یِم یِمے تُجہٕ بیٚیہِ چھِ أسۍ یِمن تُجن سۭتۍ کیٚنٛہہ ژیٹنہِ ویٹنہِ تہِ کھٮ۪وان یہِ چھِ أسۍ قۄربان مازَس بَناوان بیٚیہِ چھِ أسۍ کران کٲم یُس یہِ قۄربان ماز چھُ أسۍ تھاوان قۄربان ماز چھِ أسۍ تھاوان یہِ کُنہِ یہِ یِتھے کَنۍ چھِ تھاوان قۄربان ماز جمع کٔرِتھ پَتہٕ چھِ اَسہِ نِوان عیٖد پَتہ چھُ اَسہِ اکھ بوٚڑ دۄہ یِوان تَتھ چھُ اوشوٗرا بوٚڑ دۄہ وَنان تٔمے دۄہ چھِ أسۍ قۄربان ماز کھٮ۪وان اَگر أسۍ تَمہِ دۄہ قۄرربان ماز کھٮ۪وان اَگر أسۍ تَمہِ دۄہ قۄربان ماز چھِ کھٮ۪وان یہِ چھُ واریاہ زیادٕ ثواب آسان یوٗتاہ چھُ اَسہِ واریاہ زیادٕ مَزٕ یِوان کیازِ کہِ اَسہِ چھِ آسان واریاہ ڈِش اَمہِ دۄہ بَنٲیمٕتۍ پَتہٕ چھُ نہٕ اَسہِ پیوٲنی عیٖز پٮ۪ٹھ پاںژن شین دَہن دۄہَن تان سیُن رَنُن کِہینۍ تہِ أسۍ چھِ یِموٕے منٛز کھٮ۪وان یِموٕے ڈِشن منٛز کھٮ۪وان سِنۍ پیوٗت پیوٗت کیازِ کہِ اَسہِ چھُ آسان واریاہ سیُن روٚنمُت بیٚیہِ چھُنہٕ یہِ پھیران تہِ کِہینۍ نہٕ أسۍ چھِ فرِجَس منٛز تھاوان سیُن پَتہٕ چھِ أسۍ وارٕ وارٕ یہِ سیُن کھٮ۪وان تہٕ بیٚیہِ اَگر یہِ آسیس أڑۍ چھِ کران کٲم تِم ییٚلہِ قۄربان چھِ کران تِم چھُنہٕ سُہ ماز تھاوان سیف کِہینۍ تِم چھِ نہٕ سُہ جمع تھاوان کِہینۍ تِم چھِ کران کٲم تِم چھِ سُہ ماز تَمی وِزِ اَنان وازٕ دَپان وازَس مےٚ دِ یَتھ سِنۍ پانٛژھ دہ بَنٲیِتھ رِستہٕ چھِس بَناوناوان گۄشتابہٕ چھِس بَناوناوان کَبابہٕ چھِس بَناوناوان دُپِیاز چھَس بَناوان روگن جوش چھَس بَناوان دانہِ ول کۄرمہٕ چھَس بَناوان تَبخ ماز چھَس بَناوان تِم چھِ ہیوان وازَس أتھی بَنٲیِتھ تہٕ پَتہٕ چھِ تِم تھاوان فرجَس وِجس منٛز یہِ قۄربان ماز پَتہٕ ییٚلہِ تِمَن کھیوٚن چھُ آسان پَتہٕ چھِ پیوٗت پیوٗت کَڈان تہٕ کھٮ۪وان چھِ یہے قۄربان ماز رٔنِتھ یَتھ یِمو واریاہ سِنۍ چھِ آسان بَنٲیمٕتۍ پَتہ اَگر یِمَن خۄش چھُ گژھان یِم چھِ اَمی منٛز سیُن تُان دِوان أکِس ہَمسایَس دِوان بیٚیہِ کِس ہَمسایَس دَپان چھِکھ رٹِو کھیٚیو تُہۍ تہِ عیٖد چھِ یُس یہِ لۄکٔٹ عیٖد یا بٔڑ عیٖد چھےٚ آسان بَجہِ عیٖز دۄہ چھِ أسۍ بیٚیہِ کران کٲم ییٚلہِ اَسہِ یہِ چھُ آسان لۄکٔٹ عیٖد تَمہِ دۄہ چھُ آسان اَسہِ اکھ دۄہ شَب قدر تَمہِ دۄہ چھِ أسۍ بَناوناوان حٔلوٕ چھِ أسۍ بَناوان یا فِرِنۍ چھِ بَناان گرِ چھِ أسۍ بَناوان حٔلوٕ چھِ بَناوناوان یا فِرِنۍ چھِ بَناوان یا چھِ پانہٕ بَناوان یا چھِ أسۍ وازَس اَتھِ بَناوان حٔلوٕ یا فِرِنۍ پَتہٕ چھِ أسۍ یہِ مَسجد منٛز نِوان یہِ فِرِنۍ کیازِ کہِ اَسہِ چھُ آسان راتَس تَمہِ دۄہ شَب کَرُن پَتہٕ چھِ أسۍ مَسجد منٛز نِوان تَتہِ چھِ أسۍ سارنی لُکن یہِ بٲغراوان یا چھِ أسۍ کران کٲم یہِ فِرِنۍ یا حٔلوٕ أسۍ چھِ یہِ تراوان ژۄچین پٮ۪ٹھ پٮ۪ٹھ کٲشِر ژۄچہِ چھِ آسان بازر ژۄچہِ تِمن وَنان پَتہٕ یہِ پَنٕنِس محلَس منٛز تہِ بٲغراوان سارنی گرَن تہِ دِوان سُہ حٔلوٕ تَتھ منٛز چھُ آسان اَسہِ سُہ کھوٗپرٕ چھِ آسان ترٲیمٕتۍ تَتھ اَسہِ بادم چھُ آسان اَسہِ تَتھ تروومُت کھشکھاش چھِ أسۍ تَتھ پٮ۪ٮ۪ٹھٕ تراوان گریُک کھشکھاش یُس آسہِ نیران چھُ پَتہٕ چھِ أسۍ پَنٕنین محلہٕ والین سُہ بٲگراوان یہِ چھِ أسۍ بٲگراوان شَب قدرُک دۄہ ییٚمہِ دۄہ اَسہِ لۄکٔٹ عیٖد چھےٚ آسان بَجہِ عیٖز دۄہ چھِ نہٕ أسۍ یہِ بٲگراوان کِہِنۍ بیٚیہِ چھِ أسۍ کران کٲم ییٚلہِ اَسہِ عیٖد چھےٚ آسان تَمہِ دۄہ چھِ أسۍ صبُحٲے کَڈان تریشی بالٹیٖن اکھ تَتھ منٛز چھِ أسۍ بَبرِ بیول تراوان کھنڈ چھِ تراوان کھوٗپرٕ چھِ تراوان کِشمِش چھِ تراوان أکِس بٔڑِس بالٹیٖنَس منٛز بیٚیہِ چھِ تَتھ آب تراوان تَتھ چھِ أسۍ کٲشِر پٲٹھۍ وَنان کَند شربَتھ سُہ چھِ أسۍ تُلان تہٕ کَڈان مَسجِد نِش پَتہٕ یِم لُکھ مَسجِد نِش نیماز پَرنہِ چھِ نیران تِمَن چھِ أسۍ یہِ کَندِ شربَت دِوان یُس تہِ تَتہِ نیماز پٔرِتھ نیران چھُ تٔمِس چھِ اکھ اکھ گِلاس کَند شَربَتُک دِوان سُہ چھُ خوشی خوشی یہِ کَند شَربَت چیوان بیٚیہِ چھِ أسۍ یہِ کَند شَربَتھ ییٚمہِ دۄہ تہِ چیوان ییٚمہِ دۄہ اَسہِ ماہ رمازان چھُ آسان تَمہِ دۄہ تہِ چھِ أسۍ یہِ کَنہِ شَربَتھ چیوان یِتھُے أسۍ اِفتار چھِ کران تَمہِ وِزِ چھِ أسۍ یہِ کَنہِ شَربَت چیوان